ہے مےٚ ہَسا اوٚنُے ہانڈا سُپرٛے موٹَر راتھ ہے کینٛہہ مہٕ پِرٛژھ تَتھ کَم خصوٗصِیَت چھِ اے تیٖل کَم او اوہ تِم ہَسا چھِ تیٖل کم کٲم زیادٕ أڑِس گنٛٹس چھِ سُہ دہ کُلۍ مۄکلاوان اے تَتھ چھُ سُہ پرٛیٚشَر کیٚنہہ مہٕ پِرٛژھ تَتھ کَم کَم خصوٗصیت چھِ اے پایپ تہِ چھَس سۭتۍ تورَے زٕ ہَتھ فُٹہٕ پایپ سۭتۍ کم قۭمتس آو باقِیو موٹرو کھۄتہٕ ہانڈا کمپٔنی آیہِ مےٚ بہتریٖن پسنٛد کمپنی یہِ چھِ دِوان کم دامس پٮ۪ٹھ موٹر آ زبردس موٹر